حال حالٕے أنۍ اسہِ لیوٗمِنیٚسٕکۍ فین یِم چھِ واریاہ اصٕل مگر یِم چھِ تھوڑا شور کَران ییٚمہِ سۭتۍ اِنسان ڈِسٹٔرٕب چھُ گَژھان